یِم زَن دوہ چھِ ؤنٛکیٚس یِوان تِم چھِ سٮ۪ٹھاہ درٛوٚگۍ آسان خاص کر شُگر دوہ چھُ یوان درٛوٚگ تہٕ یِتھٕے کٲٹھۍ شُگرس شُگر پیشنٛٹ چھِ آسان ییٚتہِ اَگر أسۍ وُچھو واریاہ زیادٕ تہٕ یِم پتہٕ دوہس پٮ۪ٹھٕے چھِ پَنٕنۍ یہِ یُس یہِ زنٛدگی چھِ پَکناوان تہٕ مگر یُس یہِ شُگر دوہ چھُ یہِ چھُ واریاہ درٛوٚگ تہٕ گورمیٚنٛٹس پَزِ ہا کیٚنٛہہ تِم سیٚنٛٹٲرٕس تھاوٕنۍ ییٚتہِ یِم زَن یِہے میڈسن یعنی یِتھۍ کٔنۍ جن جینرِکۍ میڈسن چھُ یِوان اَتھ چھُ پَتہٕ کَمپنی یِم بریٚنٛڈ لگاوان تہٕ پَتہٕ چھِ یہِ تِم چھِ پَنٕنۍ منمٲنی چلاوان تہٕ تِم چھِ یہِ دوہ کٕنان درٛوٚگ یہِ ییٚلہِ زَن اَمیُک کاسٹ چھُ آسان واریاہ کَم تہٕ لِہذا گورمیٚنٛٹس پَزِ یہِ کَنٹرول کَرنہٕ خٲطرٕ پَنٕنۍ کیٚنٛہہ یِم فارمیسی تراونہِ ییٚتہِ زن یہِ دوہ میٚلہِ ہا واریاہ کَم ریٚٹس پٮ۪ٹھ اَگر أسۍ وُچھو آمدٔنہِ سٲنۍ چھِ آسان واریاہ کٔلیٖل تہٕ مَگر ییٚلہِ ووٚنۍ دوہَس دوہ پھلِس پٮ۪ٹھٕے آسہِ اِنسان دوہ چھُ اِنتِہٲیی ضروٗری پیون کھیٚوٚن یِتھیٚن پیشنٹن سُہ پَتہٕ کِیُتھ پیشنٹ آسہِ کینسر پیشنٹ آسہِ ہا خدا رٔچھِن یا شُگر پیشنٹ آسہِ یا بدل کیٚنٛہہ بلڈ پریشر چھُسا آسان یا بیٚیہِ کانٛہہ بیمٲرۍ چھا کِڈنی کِڈنی رِلیٹڈ اِشوٗز چھا یا ہاٹ رِلیٹڈ اِشوٗز چھا یِم چھِ پیوان پَتہٕ أکِس اِنسانَس یِہنٛدۍ خٲطرٕ دوا پھلِس پٮ۪ٹھٕے زنٛدگی پَکناؤنۍ تہٕ مَگر اَکھ اِنسان ییٚمِس آمدٔنی واریاہ کَم آسہِ سُہ چھُ نہٕ ہٮ۪کان یہِ ایفٲڈ کٔرِتھ کیٚنٛہہ لَہذا کٔرِتھ اَگر أسۍ وُچھو ییٚمِس ووٚنۍ نفرَس رۄپییس دٔہ ساس چھےٚ آمدٔنی تٔمِس تٔمِس چھِ رۄپِیس ترے ژور ساس گژھان خرٕچ أتھۍ پٮ۪ٹھ سُہ گوٚو اَلموسٹ فوٹی فایو پٔرسنٛٹ آمدٔنی چھےٚ تٔمِس اُکنُے گژھان یِمنے میڈکیشنس کُنُے گژھان صرٕف گوٚو أسۍ ہٮ۪کو ؤنِتھ اَگر گوٚرمینٛٹ کیٚنٛہہ قدم تُلہِ ہا تِتھۍ ییٚمہِ سۭتۍ یہِ کَنٹرول گژھِ ہا تہٕ تَمہِ سۭتۍ ہٮ۪کہٕ ہاو أسۍ تہِ تھوڑا واش ہیو کٔڈِتھ